ہٮ۪لو یہِ چھا کے اٮ۪ف سی بانڈی پورہ آ بلکل تۄہہِ کیٛاہ چھُو ناو اَسہِ چھُ ناو ہیٖما مےٚ اوس چِکَن بٔرگَر بِریانی کۄرمہٕ تہٕ ۂرسہٕ آرڈَر کوٚرمُت دَہہِ بَجہِ بٲگۍ تُہۍ ؤنۍ تو مےٚ یہِ کَر تام واتہِ تُہۍ ؤنِو پَنٕنۍ آرڈَر آیۍ ڈی بہٕ کَرٕ چیٚک میٛٲنۍ آرڈَر آیۍ ڈی چھِ وَن ٹوٗ تھرٛی فایو سِکِس ناین زیٖرو تُہُنٛد آرڈَر واتہِ بَہہ بَجے تانۍ اَسہِ چھِ ہوم سٔروِس وول تھوڑا آوُر ژیر گژھنہٕ موٗجوٗب چھِ أسۍ تۄہہِ معٲفی منٛگان نہ نہ کینٛہہ چھُنہٕ پَرواے أسۍ پیٛارو بَہَن بَجَن تانۍ شُکریہ